مُدثِر صٲب تُہۍ ؤنۍ تو مےٚ پانَس مُتعلِق تُہۍ کَتہِ چھُو زامٕتۍ تۄہہِ کَتہِ چھَو سکوٗلِنٛگ کٔرمٕژ تہٕ تُہۍ کیاہ چھُو وٕنکؠن کَران بہٕ ہسا چھُس زاومُت یتھ پنٕنسٕے علاقس منٛز کھِرم علاقس منٛز بہٕ چھُس زومُت دہ دہ کُنوُہ شیٚتھ تہٕ اَرنمتھ مےٚ چھُ ناو مٲلِس محمد سٔلیٖم رٲتھٔر تہٕ مدرِ چھُ مےٚ ناو راجا بانوٗ بہٕ ہسا اوسُس ییٚتی سکوٗلس پران تتھ اوس ناو ماڈٲرٕن پبلِک سکوٗل کھِرم تَتہِ کٔر مےٚ تعلیٖم ژوٗرِمہِ تام حٲصِل تمہِ پتہٕ ہسا گوس بہٕ گورمینٹ سکوٗلس ییٚتہِ مےٚ میٹرکس تام تعلیٖم پنٕنۍ حٲصِل کٔر پتہٕ ہیٚوکھ نہٕ مےٚ برونٛٹھ کُن کنٹنیو کٔرِتھ کینٛہہ پتہٕ ہسا اوسُس بہٕ پنٕنِسٕے زٔمیٖنس یانے کہِ اؠگرِکَلچر لینٛڈ أتھۍ سۭتۍ چھُس بہٕ وٕنکؠن تہِ تعلُق تھاوان تہٕ بہٕ ہسا چھُس أتھۍ سۭتۍ وٕنکؠن پکان باقٕے چھُ أسۍ أتھۍ لینٛڈ کران اورٕ یور تہٕ پَتہٕ کران پنُن گُزارٕ